اسلام علیکُم جِناب کَتٮ۪ن حظ چھِو آ اَسہِ حظ نہٕ یہِ کیب کٔرمٕژ بُک تہٕ أسۍ حظ تُہۍ ییٚتؠن مطلب پِک لوکیشَن پؠٹھ پیاران مگر یور چھُنہٕ تُہۍ چھُنہٕ اَنان یور کیٚنٛہہ اچھا تُہۍ ٲسِو وٲتِو یوتَس آ تۄہہِ کٔرو نہٕ میسیج بہٕ چھُس اؠکزیکٹلی چھُس بہٕ وٕنکیٚس مَسجِد نِش بَنپوٗرا مَسجِد نِش ییٚتِس مَسجِد تَکوا کٔرِو تُہۍ مٲلوٗم کتؠس چھِ تہٕ اَتؠن چھِ بوٗنۍ یِوان بونہِ نِش چھُس بہٕ ویٹ کران تہٕ تُہۍ وٲتِو اوٚتسا ہاں آ اَتہِ حظ چھِ یہِ یِم دُکان زٕ آ بَسٹ بَنپور حظ بَنپور